کٲشٕر زبان کِتھ پٲٹھۍ چھِ اٮ۪کٕسپرٛٮ۪س کرنہٕ یِوان پایِٹری منٛز پرٛوزَن منٛز تہٕ بیٚیہِ باقِیَن آرٹِسٹِک اٮ۪کٕسپرٛٮ۪شَنَس منٛز گۄڈٕنٮ۪تھ کَرَو أسۍ کَتھ کٲشٕر زبانہِ ہٕنٛز کٲشٕر زبان چھِ اَکھ واریاہ خوٗبصوٗرَت زبان بہٕ چھُس بار بار وَنان ہر کانٛہہ زبان چھِ پَنٛنہِ پَنٛنہِ جایہِ آسان خوٗبصوٗرَت لیکِن وٕنۍکٮ۪س چھِ اَس کَتھ کَرٕنۍ کٲشٕر زبانہِ مُتعلق کٲشٕر زبان چھِ اَتھ چھِ واریاہ خوٗبصوٗرَت تٲریٖخ وٕنۍکٮ۪س گۄڈٕ کَرَو أسۍ کَتھ کٲشٕر زبان کِتھ پٲٹھۍ چھِ اٮ۪کٕسپرٛٮ۪س گژھان شاعرَن ہٕنٛدٮ۪ن شعرَن منٛز مطلب پرٛوزَن منٛز یا باقِیَن کَلچَرَن منٛز گۄڈٕنٮ۪تھ وٕچھو أسۍ کٲشرِس منٛز کَم کَم اَصٕل وَنان یِم شٲعِر چھِ گۄڈٕنٮ۪تھٕے چھِ یِوان حبہ خاتوٗن دٔیِم چھِ لل دٮ۪د ترٛیٚیِم چھِ شیخ نوٗرالدیٖن ولی رحمتہ اللہ علیہ ژوٗرِم چھِ رُسُل میٖر پٲنٛژِم چھِ تِلگٲمۍ رُسُل میٖر چھِ تہٕ پٲنٛژِم چھِ کیٛاہ چھِ پٲنٛژِم چھِ کیٛاہ چھِ تٔمِس ناو لل دٮ۪د یِمو تہِ چھِ واریاہ واریاہ مطلب پَنُن کَنٹِرٛبیوٗٹ کوٚرمُت لٮ۪نٛگویج خٲطرٕ مطلب یِم ییٚلہِ یِم لل دٮ۪د یا حبہ خاتوٗن پَنٕنۍ شعر وَنان چھِ تَتھ منٛز چھِ کَشمیٖرُک کٲشٕر زبانہِ ہُنٛد اَکھ خوٗبصوٗرَت حصہٕ یِوان بوزنہٕ یِم چھِ یِمو شاعرَو شعرو ذریعہ پَنٕنۍ کٲشٕر زبان تہِ لُکَن ہاوناوان بیٚیہِ کیٚنٛہہ خوٗبصوٗرَت چیٖز لُکَن تام واتناوان یَتھ معنی چھِ آسان یُس سٲنِس سماجَس خٲطرٕ اَصٕل چھِ آسان سانٮ۪ن بَچَن خٲطرٕ سانٮ۪ن ماجَن بیٚنٮ۪ن خٲطرٕ اَصٕل چھِ آسان بیٚیہِ وٕچھو أسۍ ییٚتِکۍ یِم صوٗفی بٲتھ چھِ اَتھ منٛز تہِ چھِ یِم کٲشٕر زبان اَصٕل پٲٹھۍ ہاوان تہٕ اَمہِ سۭتۍ کہِ یِمَن منٛز چھِ کیٚنٛہہ خوٗبصوٗرَت ؤرسٕز آسان مطلب ؤرسٕز مطلب گوٚو تِم چھِ أسۍ مطلب سَپوز وَنہٕ بہٕ کٲشٕر ؤرسٕز مطلب گٔے یِم چھِ اَسہِ خُدا صوبنہِ طرفہٕ تِم کلمات آسان یِمنٕے چھِ أسۍ اَتھ منٛز ہاوان ترٛیٚیِم چیٖز چھِ بٲتھ چھِ اَتھ منٛز آسان باقی چیٖز چھِ مطلب باقی کَلچَر چھِ مطلب کشمیٖری کلچَر بہٕ چھُس وَنان اَتھ منٛز چھِ أسۍ کیٚنٛہہ چیٖز گٮ۪وان اَتھ منٛز چھِ أسۍ کیٚنٛہہ اَکھ مُدٕ تُلان چاہے سُہ سوشَل چھِ آسان چاہے پوٚلِٹِکَل چھِ آسان چاہے اِکانمِک چھِ آسان چاہے کُنہِ تہِ مطلب سماجی ہُند اَکھ حصہٕ چھِ آسان سُہ چھِ أسۍ أکِس نیشنَل لٮ۪ولہِ پٮ۪ٹھ رِپرٛٮ۪زٮ۪نٛٹ کران پَنٛنٮ۪ن لُکَن تام واتناون یِمَن ہاوان کہِ سٲنِس سماجَس منٛز کِمۍ چیٖزٕچ کٔمی چھِ تہٕ کِتھ پٲٹھۍ کَرَو أسۍ یہِ کٔمی دوٗر وۄنۍ اگر أسۍ یَکجاہ پَکو یِم باقٕے چیٖز چھِ یِم باقٕے چیٖز یِم یِوان چھِ اَتہِ تہٕ اَتھ منٛز تہِ ہٮ۪کو أسۍ یِم چیٖز کٔرِتھ بیٚیہِ چھُس بہٕ وَنان یِم باقٕے شٲعِر چھِ مطلب سکوٗلَن منٛز تہِ چھِ اَسہِ پَتَہ باقِیَن چیٖزَن منٛز تہِ چھِ پَتَہ یِم باقٕے چیٖز چھِ اَتھ منٛز تہِ چھِ یِم شٲعِر پَنُن اَصٕل پٲٹھۍ کَنٹِرٛبیوٗٹ دِوان وٕنۍ وَنَو أسۍ أسۍ لُکھ کِتھ پٲٹھۍ تہِ ہٮ۪کَو یِم کَنٹِرٛبیوٗٹ اَتھ منٛز کٔرِتھ اگر أسۍ یہِ کَرَو مطلب اگر أسۍ پَنٛنٮ۪ن سکوٗلَن منٛز پَنٛنٮ۪ن یونیوَرسِٹی منٛز اَسہِ تہِ پَزَن یِتھَے پٲٹھۍ یِم پَنُن کَلچَر رِپرٛٮ۪زٮ۪نٛٹ کَرُن اگر أسۍ مطلب کانٛہہ شٲعِر بنان چھِ کانٛہہ پایِٹ بنان چھِ یا کانٛہہ صوٗفی بنان چھِ اَسہِ تہِ پَزِ تٔمِس ہاوُن یِم چیٖز کیٛاہ چیٖز مطلب یِم مطلب کِتھ پٲٹھۍ ہٮ۪کَو أسۍ یہِ مطلب پَنُن کَلچَر رِپرٛٮ۪زٮ۪نٛٹ کٔرِتھ پَنٕنۍ باقٕے چیٖز رِپرٛٮ۪زٮ۪نٛٹ کٔرِتھ مطلب پَنُن سوشَل اِشوٗ کِتھ پٲٹھۍ تُلو أسۍ اَتھ منٛز ییٚمہِ سۭتۍ لُکَن تام یہِ فٲیِدٕ واتہِ تِکیٛازِ ہَر کانٛہہ چیٖز چھِ جُڑِتھ آسان کٕہۭنۍ چیٖز چھِنہٕ الگ الگ آسان مےٚ